اَسلامُ علیکُم وعلیکُم اسلام اہن حظ آ

ٹھیٖک تۄہہِ کیٛاہ باسان ٹھیٖک تۄہہِ کیٛاہ باسان مطلب یہِ چھُنا وٕنکٮ۪ن ٹھیٖک اَسہِ چَلان کِہیٖنۍ حِساب ییٚتہِ سکوٗلَس منٛز أسۍ چھِنا مطلب ٹھیٖک ٹھیٖک تۄہہِ چھو حظ پاے اَتھٕے اَتھَے اوس مَگر کوٚرمُت اوترٕ پٮ۪ٹھ پٔتمہِ رٮ۪تہٕ پٮ۪ٹھَے اوس اَتھ تھوڑا ژٲنمٕژ کَنیکشَن دیُتمُت تھوڑا اَنٛدَر کُن تہِ تَتھ چھُنہٕ آب کِہیٖنۍ یِوان تَتھ أکِس یُس اوترٕ کَنہِ اچھا ٹھیٖک تۄہہِ چھو پٮ۪وان سٲرسٕے یَتھ بِلڈِنٛگ پانَے ڈوٗوُن کُنی زَنہِ اچھا تۄہہِ چھو پٮ۪وان ؤنِو چاے تہِ سورُے مطلب پانَے بَناوٕنۍ پانَے مطلب بٲگراوٕنۍ تہِ سارنی تہٕ بیٚیہِ چھُ پٮ۪وان ڈوٗنٕچ کٲم تہِ کَرٕنۍ ٹھیٖک

ٹھیٖک ٹھیٖک اہن حظ یہِ چھُ پوٚز گژھان چھُ مُشکِل أکسٕے ہَفتُک ہفتَے دِیُن یِتھ پٲٹھۍ گَرِ نٮ۪بر یہِ چھُ گژھان پرابلِمٕے چھِ یہِ گژھان وۄنۍ چھُو تۄہہِ ژور نَفر

ٹھیٖک چھُ ؤلِو کِہیٖنۍ چھُنہٕ پَرواے تۄہہِ ووٚنوُ شُکریہ وَننہٕ خٲطرٕ تہٕ أسۍ واتناو یہِ کَتھ برٛونٛٹھ تام ٹھیٖک چلو کِہیٖنۍ چھُنہٕ پَرواے ؤلِو یِم تۄہہِ یِم شِکایَت ؤنوٕ یِم واتناوو سارے پٕرٕنٕسپلَس تانۍ تہٕ وٕچھو تِم تہِ کیٛاہ وَنٮ۪ن پَتہٕ کَرو تیٚلہِ سکوٗلَس منٛزٕے پَگاہ اَتھ مُتلِق کَتھ چلو ٹھیٖک چھُ چلو شُکریہ وَنُن